یُس ہَسا سٲنۍ یِم کلچر چھِ بہٕ چھَس یَژھان تِم ہَسا اِنسانَس اَسہِ پَزن نہٕ تِم مٔشراونۍ پَننٕۍ کلچر کِہیٖنۍ اَسہِ یُس سا اوس پنُن کلچر اَکھ ییٚتہِ دامبرِس پٮ۪وُن دامبرِس پٮ۪وُن ہَسا اوس اَسہِ پنُن اَکھ کلچر کیٛاہ ییٚمہِ ساتہٕ گۄڈ کالہِ پٮ۪ٹھَے ٲسۍ دامبرِس پٮ۪وان ییٚتہِ تَمہِ ساتہٕ ٲسۍ نہٕ یِم گیس ویس چیٖز یا پاوَر یہِ آسان کیٚںٛہہ پَتہٕ ٲسۍ اِنسان دامبرِس پٮ۪ٹھ رَنان صُبحٲے تہٕ شامَس کھٮ۪وان توٚت توٚت بیٚیہِ میوٗٹھ ییٚلہِ دامبرِس پٮ۪ٹھ ٲسۍ رَنان تہٕ مَزٕ اوس لگان مگر اَز کل کیٛاہ چھِ کَران ییٚمہِ پٮ۪ٹھ یِم گیس اَنَن زیادٕ یہِ کَرُن لُکو لٔگۍ دامبٕرۍ مٔشراوٕنۍ یہِ سون اَکھ کلچر یہِ اوس یُس اَسہِ سا یہِ اوس اَکھ پنُن دام لُکو لوگ یہِ مٔشراوُن لُکو لوگ ہَسا لوگ لُکن چھِنہٕ اَز دامرِس کُن وٕچھان تہِ نہٕ اَسی لوگ تِمن گیسَن تہٕ ہیٖٹِرَن پٮ۪ٹھٕ یَتھ زیادٕ خرچہِ چھِ گَژھان سُے لوگ تِمو اَکھ دامبرِس پٮ۪ٹھ اوس اِنسان سُکوٗن سان صُبحٲے رَنان تہٕ اوس اَصٕل اَصٕل کھٮ۪وان تہٕ شامَس یَتھ سَماوارٕچ چاے ٲسۍ چٮ۪وان سُہ اوس اَکھ سَماوار چاے تَتھ ٲس آسان بَڑٕ مَزٕ اوس آسان تَتھ سموار چایہِ تٮ۪نٛگُلہٕ ہَنا ٲسۍ تَتھ ترٛاوان تہٕ گرٛۄکناوان مگر آز چھِ تھَرماسَن بَران یُتھ مزٕ سموار چایہِ تُتھ مزٕچھُنہٕ آسان تھَرماس چایہِ کِہیٖنۍ اَمہِ پتہٕ چھِ سون اَکھ رَسٕم اَسہِ چھِ اَکھ پنُن یہِ ہُرۍ وَنٕنۍ اَکھ رَسٕم اوس اَسہِ رَسٕم خانٛدر اوس آسان وَنوان ٲسۍ تٔمس وَن وُن تَرٛاو وَن وُن مگر لُکو لوگ آز سُہ تہِ ختم کَرُن یِم چھِنہٕ آز چھِ أسۍ بدلی بدلی یِم وَنان یہِ نہٕ جٲیِزٕے چھِ تی چھِ وَنان سُہ وَنوُن لوگکھُ مٔشراوُن أکِس مہرٮ۪نۍ مہرازس ٲسۍ وَنوان خۄش اوس گَژھان تِم ہُرۍ وَننٕۍ تہٕ خو مگر سُہ تہِ لوگُکھ مٔشراوُن یا پھٮ۪رَن چھِ اَسہِ پنُن اَکھ یہِ کہِ کٔشیٖرِ منٛز سون کلچر لُکو ہَسا لوگ وۄنۍ پھٮ۪رنَس یِمو لٲگۍ اَتھ کٲگی کَرٕنۍ یِم چھِ لاگان کٲگی خٲطرٕ پھٮ۪رَن سُوان تِم پھیشنی پھٮ۪رَن مگر یہِ نہٕ پَیی یہِ کَمۍ خٲطرٕ ہَسا چھُ پھٮ۪رَن یِمو تہِ لوگ اَڑیو لوگ مٔشراونٕے یا کانٛگٕرۍ کانٛگٕر تہِ یُس أسۍ ٲسۍ پَتہٕ پٮ۪ٹھ تَپان سُہ چھُ أسۍ کٔشیٖرِ ہُنٛد یہِ تہٕ مگر لُکھ کیٛاہ چھِ وۄنۍ کَران آز یِم چھِ کانٛگرِ بُلاوَر کیٛاہ تھام کیٛاہ تھام تَپان اَسہِ پَزَن یِم پَںںٕۍ یُس یہِ پنُن سون یہِ کلچر کٲشرِس منٛز یِم اَسہِ یِم پَننٕۍ کلچر أ چھِ اَسہِ کٲشُر کلچر یہِ پَزِ نہٕ اَسہِ مٔشراوُن کِہیٖنۍ اَسہِ پزِ اَتھ زیادٕ کھۄتہٕ زیاد ساتھ دیُن تاکہِ یِم اَسہِ بِرٛنٛہِم یِم اَسہِ پتہٕ یِن تِم تہِ کَرَن پَکان أتھۍ پٮ۪ٹھ یِم اَسہِ کٔشیٖرِ پَنٕنۍ کٲشُر کلچر چھِ تٔتھۍ پٮ۪ٹھ پَکان یہِ تہِ پَکان